سٲنِس پُلوٲمۍ ڈِسٹرکَس منٛز ہسا چھِ کیٚنٛہہ اَصٕل اَصٕل تہوار یِوان مَناونہٕ یِمَن منٛز ہَسا زَن گۄڈنِچی اَکھ تہوار گوٚو عیٖد یہِ چھِو تۄہہِ سارنٕے پَیی کہِ عیٖد ہَسا چھِ مُسلمانَن ہُنٛد اَکھ بوٚڈ فیسٹِول یِوان ماننہٕ دٔیِم ہسا گٔے یِم لۄکٕٹۍ مۄکٕٹۍ تہوار ہولی چھِ دیوالی چھِ یِم تہِ چھِ لۄکچہِ سانہِ بَرادٔری یِم ہیٚنٛدۍ ہیٚنٛدۍ بَرادٔری چھِ تِم تہِ چھِ مَناوان یِم فیسٹِوَل مگر کَمٕے تعدادَس منٛز ترٛیٚیِم ہَسا چھِ ژرٛارُک بوٚڈ دۄہ یہِ تہِ ہَسا چھِ یِوان ماننہٕ یا ترٛالُک بوٚڈ دۄہ أمیٖرِ کبیٖر سُنٛد بوٚڈ دۄہ سُہ تہِ ہَسا چھُ یِوان ماننہٕ ییٚتہِ یا بیٚیہِ اَتھ کیٛاہ وَنان دَرٕ